آ گیمٕز چھِ اَکھ اہم حِصہٕ سٲنۍ زندگی ہُنٛد گیم چھِ اَکھ ضٔروٗری رول کَران پٕلے اَسہِ خٲطرٕ أسۍ چھِ گِنٛدان گیم أسۍ چھِ گِنٛدان والی بال أسۍ چھِ دۄہٕے سکوٗل پَتہٕ اِتھ گژھان والی بال گِنٛدنہِ اَسہِ چھُ یِوان مَزٕ گِنٛدنَس أسۍ چھِ واریاہ پٕلیر آسان گِنٛدان أسۍ چھِ أکِس کوٹَس منٛز آسان سَتھ پٕلیر بیٚیِکِس پٕلے کوٹَس منٛز سَتھ پٕلیر أسۍ چھِ شاٹَر زٕ بیٚہوان بوٗسٹَر بیٚہوان ماینَس بیٚہوان تھٲڈ لاینہِ پٮ۪ٹھ بیٚہوان أسۍ چھِ گِنٛدان والی بال تمہِ سۭتۍ چھِ سون صحت تہِ روزان ٹھیٖک بیٚیہِ چھِ أسۍ فِزِکٔلی تہِ فِٹ مٮ۪نٹٕلی تہِ تمہِ سۭتۍ فِٹ أسۍ چھِنہٕ بیٚیہِ کانٛہہ گیم گِنٛدان کینٛہہ آ بیٚیہِ ٲسۍ أسۍ منٛزٕ منٛزٕ گِنٛدان کِرکَٹ تَتھ تہِ چھِ مَزٕ مےٚ چھُ گِنٛد یہِ والی بال گِنٛدنُک واریاہ شوق بیٚیہِ میانٮ۪ن دوستَن اَسہِ چھِ پَنٕنۍ ٹیٖم اَکھ أسۍ چھِ یَژھان زِ أسۍ گژھو گژھٕنۍ کُنہِ جاے دوٗر والی بال گِنٛدنہِ أسۍ چھِ گِنٛدان واریاہ اَصٕل اَسہِ چھِ واریاہ کَپ تہِ زیٖنۍ مٕتۍ والی بالَس منٛز اَسہِ چھِ زیٖنۍ مٕتۍ واریاہَن ڈِسٹِرٛکَن منٛز کَپ امہِ سۭتۍ چھِ بیٚیہِ لوٗکَن پٮ۪ٹھ واریاہ اثر پٮ۪وان زِ یِم چھِ اَصٕل گِنٛدان یِمَن منٛز چھِ تہِ یہِ لوٗکَن منٛز چھِ امہِ سۭتۍ جوش یِوان کہِ أسۍ تہِ گِنٛدٕہَو پَتہٕ چھِ تِم پنٛنٮ۪ن شُرٮ۪ن تہِ سوزان گِنٛدنہِ أتی چھِ أسۍ سٲری اِکوَٹَے گِنٛدِتھ واریاہ واریاہ چیٖز زینان یِتھ پٲٹھۍ کَپ زینان ٹرٛافی زینان مٮ۪ڈَل زینان بیٚیہِ سٹفِکیٹ دِوان امہِ سۭتۍ گیمٕز چھِ اَکھ ضٔروٗری حِصہٕ سانہِ زندگی ہُنٛد بہٕ کیٛاہ ہٮ۪کہٕ ؤنِتھ یہِ کوٗتاہ اہم چھِ سانہِ زندگی خٲطرٕ